ہیلو اَلسلام وعلیکُم اَلسلام اَہن حظ اۭں اَسہِ حظ چھِ شُپین یُس جامع مَسجد چھَنہ مَرکزی تٔتھۍ اپوزِٹ چھِ أسۍ اچھا اچھا اچھا ٹھیٖک ٹھیٖک تۄہہِ کیٛاہ چھُو باسان صرف چھی ژےٚ زنٛگنٕے یوت باسان اچھا ٹھیٖک تُہۍ کٔرِو کٲم تُہۍ ییٖزیو کِلنِکَس فِلحال کٔرِو کٲم فِلحال کھیٚیِو کٔرِو آرامٕے تہٕ پَتہٕ یِیِو تُہۍ کِلنِکَس تۄہہِ کَرو ٹٮ۪سٹ کیٚنہہ کیٛاہ دٔلیٖل آسہِ تہٕ بیٚیہِ کٔرِو کٲم بیٚیہِ ٲسِو اٮ۪کزَرسایز کران کھٮ۪وان چٮ۪وان ٲسِو اَصٕل پٲٹھۍ تَمیُک مطلب گازرِ گژھن چٲنۍ کھٮ۪نۍ صُبحَن اَگر صُبحٲے چاے چھِ أسۍ چٮ۪وان تَمہِ ساتہٕ گژھن ٹھوٗل پَتہٕ چھِ أسۍ شامَن سَلاد گازرِ لٲر اچھا سُے حظ سُے یہِ چھِ کیٚنہہ وِٹَمِنَن ہِنٛز کٔمی تہٕ تُہۍ کِلنِک یِیِو بیٚیہِ کرو ٹٮ۪سٹ پَتہٕ دِمو أسۍ دوا تَمے یِتھ پٲٹھۍ فِلحال زٕ ترٛےٚ دۄہ کیٛاہ رٮ۪سٹ بیٚیہِ آب چیٚیِو گُتُل وِٹَمِن ڈی تہٕ بیٚیہِ ییٚمہِ ساتہٕ کِرکَٹ گِنٛدنہِ ٲسِو گژھان ترٛیشہِ بوتل گژھِ سۭتۍ تُلٕنۍ تہٕ مطلب ییٚمہِ ساتہٕ باسہِ تھوڑا بہت تھَکاوَٹ ہِش تَمہِ ساتہٕ گژھِ چیوٚن سُہ بیٚیہِ وٕچھو نہ ییٚلہِ تُہۍ کِلنِک یِیِو تہٕ پَتہٕ کَرو أسۍ ٹٮ۪سٹ تہٕ تَمی حِسابہٕ دِمو دَوا اَہن حظ اۭں یِتھ پٲٹھۍ تہِ کٔرِو اکھ زٕ دۄہ أسۍ چھِ بوٚموارِ دۄہ چھِ أسۍ آسان أتی حظ یہِ جامع مَسجد چھَنہ تٔتھۍ اَپوزِٹ یِتھُے تُہۍ پَتہٕ تور وٲتِو تُہۍ کٔرۍزیو فون تہٕ پَتہٕ دِمہو اٮ۪کزیکٹ لوکیشَن

اَہن حظ تی تی وٕچھو نہ وَنۍ تٔتی بیٚیہِ تہِ مہ آسہِ ٹٮ۪سٹ ییٚلہِ أسۍ کرو نہ